اسلامُ علیکُم ڈِسٹرک شُپیَنَس مَنٛز چھِ رازما دال تہٕ وازوان واریاہ پاپُلَر یِم بَناونہٕ خٲطرٕ چھِ پٮ۪وان مَصالَن ہٕنٛز ضٔروٗرت تہٕ اگر أسۍ رزمہ دال وَنو کِتھ کٲٹھۍ چھِ بَناوان یِم چھِ پٮ۪وان گۄڈٕ چھِ پٮ۪وان رزمہ لاگنہ پرٮ۪شرَس مَنٛز تمہ پَتہٕ چھ پٮ۪وان آب ترٛاوُن تہٕ پَتہٕ چھ پٮ۪وان ترٛاوُن لیٚدٕر مَژرٕوانٛگن ٲلہٕ دالچیٖن بٲدیان دانہ وَل پٮ۪وان چھِ لَگ بگ پَندہَن مِنٹَن سٹیٖم دِنۍ تمہ پَتہٕ چھِ پٮ۪وان یہ بدل بانَس منٛز اَتھ تیٖل ترٛاوُن بُزُن تٔتھۍ مَنٛز گَنڈٕ تہٕ رُہَن تَمہِ پَتہٕ چھِ ترٛاوٕنۍ یہِ دال دیُن تٔلیُن لگ بگ پانٛژَن شٮ۪ن مِنٹَن پٮ۪ٹھٕ چھُس ترٛاوُن پَتہٕ اَمہِ کُے رَس تہٕ بنے رزما دال اَمہِ پَتہٕ گوٚو وازوان یُس زَن کشمیٖرَس مَنٛز واریاہ فیمَس چھُ تہٕ ڈِسٹرک شُپیَنَس مَنٛز چھُ ٲسۍتھٕے وازوانَس مَنٛز چھِ آسان سَتھ ڈِشِز یہِ چھُ بَنان مازَس اَتھ چھُ لَگان مَصالہ یِمَے یِم مےٚ ؤنۍ لیٚدٕر مَرژٕوانٛگن ٲلہ دالچیٖن بٲدیان دانہِ ول رۄنٛگ تہٕ سبٕز ٲل چھِ لَگان یہِ مَصالہٕ تہٕ اَتھ وازوانَس مَنٛز چھِ یِوان کباب اکھ ویٚرایٹی تَبَکھ ماز گٔے بیٛاکھ آبہٕ گوش تہٕ گوٚو بیٛاکھ ناٹہٕ یَکھٕنۍ گٔے بیٛاکھ رِستہٕ گٔے بیٛاکھ گۄشتاب گٔے بیٛاکھ تہٕ روغن جوش گوٚو بیٛاکھ یِم سارے ڈِشِز چھِ بَنان مازَس تہٕ یِم ستھ ڈِشِز تیار گَژھنہٕ پَتہٕ چھِ یِمنٕے ڈِشِزَن وَنان وازوان یُس کَشمیٖرَس مَنٛز واریاہ پاپُلَر چھُ فیمَس چھُ